ہیلو تُہۍ چھِ حظ کیب ڈرایوَر اَسۍ حظ دَپیو تۄہہِ ژور بَجے ساڑٕ ژور ییٖزیو تُہۍ یَتھ ایڈرَسَس پٮیٹھ مَگر تُہۍ آیوٕ نہٕ ٹایِمس پٮ۪ٹھ کینٛہہ اِسلِیے مےٚ ٲسوٕ تۄہہِ لوکیشن تہِ ؤنۍمٕژ سۄ آسوٕ تۄہہِ مےٚ فونَس پٮ۪ٹھ سینڈ کٔرمٕژ مَگر تُہۍ آیوٕ نہٕ ٹایمَس پٮ۪ٹھ کا کِہِنۍ اِسلِیے پیو مےٚ وۄنۍ نٔو کیب بُک کَرُن تہٕ وۄنۍ ییٖزیو نہٕ تُہۍ کینٛہہ وۄنۍ گوٚو واریاہ زیادٕ لیٹ بییٚہِ یۄس یہِ لوکیشَن چھِ یہِ گٔے چینج تہٕ تۄہہِ حظ کَریو مےٚ گۄڈے سینڈ کہِ یَتھ ٹایِمَس پیٹھ ییٖزیو تُہۍ مَگر تُہۍ ہیٚکوٕ نہٕ ٹایمَس پٮ۪ٹھ وٲتِتھ کینٛہہ مےٚ تہِ پیوٚو وۄنۍ بَدل کیب بُک کَرُن وۄنۍ مہَربٲنی کٔرِتھ تُہۍ ییٖزیو نہٕ وۄنۍ کینٛہہ شُکریہ